اسلامُ علیکُم ورحمتُہ اللہِ وَبَرکاتہ بہٕ چھَس بنٛڈپورِ روزان واریاہ سہوٗلیت آے اَسہِ یِمو چیٖزو سۭتۍ یِم آز نٔے نٔے چیٖز چھِ آمٕتۍ واشَر مِشیٖن آے اِنٛڈَکشَن کُکَر آے گۄڈٕ کَرو واشِنٛگ مِشیٖن پٮ۪ٹھ کَتھ واشَر مِشیٖن یۄس زَن آے ییٚلہِ برٛونٛہہ ٲسۍ أسۍ أسۍ چھِ آز کَران کٲم پاوَر چھِ یِوان سُچ دِوان أسۍ واشِنٛگ مِشیٖن ییٖتِس کالَس تھاوو رَنو أسۍ بَتہٕ تہٕ سیُن رَنو أسۍ یہِ أسۍ کَرو چاے أسۍ کَرو کیٚنٛہہ تہٕ کالَس کٲم ییٖتِس کالَس ہُم صابنہِ منٛز ترٛاووکھ تَمہِ پَتہٕ کَڑو چھۄکھ أسۍ ہۄکھناوو تہِ تٔتی واریاہ سہوٗلیت چھِ یِوان ییٚلہِ أسۍ برٛونٛہہ ٲسۍ توٚتام ٲس نہٕ واشَر مِشیٖن کِہیٖنۍ أسۍ ٲسۍ کَران کٲم اَسہِ اوس پٮ۪وان گۄڈٕ گۄڈٕ ٲسۍ پٮ۪وان اَصٕل بَدل کٲم کَرٕنۍ پَتہٕ اوس پٮ۪وان اَمہِ خٲطرٕ الگ ٹایِم کَڑُن کہِ تُلٕنۍ پَتہٕ پَلو تُلٕنۍ ترٛاوٕنۍ یَتھ باٹہِ مَنٛز یا ٹپَس مَنٛز بٔڑِس ٹَپَس مَنٛز پَتہٕ اوس پٮ۪وان ییٚتہِ پٮ۪ٹھ گژھُن واریاہ دوٗر کۄلہِ پٮ۪ٹھ اوس تَتھ وَنان ییٚتہِ پٮ۪ٹھ اوس واریاہ دوٗر پٮ۪وان گژھُن پَتہٕ اوس تَتہِ دِوان گۄڈٕ اَتھٕ سۭتۍ صابَن پَتہٕ ٲسۍ أسۍ مُرَن دِوان پَتہٕ ٲسۍ پھَش دِوان بیٚیہِ اوس بُرشہٕ بٕرٕش کَتھ ٲسۍ أسۍ بَناوان آز چھِ آمٕژ نٔے نٔے ٹٮ۪کنالجی تہٕ آز چھِ آمٕتۍ نٔے نٔے چیٖز تہٕ بٕرٕش ٲسۍ أسۍ ٹھیلہٕ چھِنَہ آسان گَنٛڈٕ ٹھیلہٕ یُس گَنٛڈٕ ٹھیلہٕ چھِ آسان سُہ وۄزُل تہٕ پَتہٕ أسۍ تہِ ٲسۍ سُے ژَٹان اوٚڑ پَتہٕ اوس بَنان تَتھ بٕرٕش تَمہِ سۭتۍ ٲسۍ أسۍ پھَش دِوان تَتھ پَلوَن گۄڈٕ ٲسۍ تَتھ صابَن دِوان صابَن دِتھ تھاوان ہوکُن پَتہٕ ٲسۍ زٕ زَنہِ آسہٕ لاگان پَلو چھَلنَس گۄڈٕ ٲسۍ صابَن دِوان تھاوان بیٛاکھ زٔنۍ ٲسۍ تِمَن پھِران چھَلان کَڑان چھۄکھ پَتہٕ ٲسی چیٖران پَتہٕ ٲسۍ والان پَتہٕ اوس تَتہِ پٮ۪ٹھ واریاہ ٹایم لَگان گَرٕ یِنَس اگر أسۍ آز چھِ پَلو چھلان اگر أسۍ آز پَلو چھِ چھَلان أسۍ چھِ کَران کٲم أسۍ چھِ ترٛاوان سُہ یَتھ واشَر مِشیٖن ییٖتِس کالَس أسۍ بیٛاکھ کٲم تہِ نِوان کٔرِتھ تیٖتِس کالَس چھِ أسۍ پَلو چھَلان تیٖتِس کالَس چھِ أسۍ بیٛاکھ کٲم نِوان کٔرِتھ ییٖتِس کالَس اَسہِ صابَن چھِ پانَے واتان ییٚمہِ سۭتۍ بَچیو اَسہِ واریاہ ٹایم بیٚیہِ ٲسۍ اِنٛڈَکشَن کُکَر آز تِم تِمَن دۄہَن ٲسۍ کران کٲم ٲسۍ زالان دان تَمہِ سۭتۍ تہِ اوس واریاہ ٹایم اَسہِ ضایع گژھان کیٛازکہِ اَسہِ اوس پٮ۪وان گۄڈٕ زِیُن اَنُن تَمہِ خٲطرٕ اَسہِ اوس جنگل اوس پٮ۪وان گژھُن پتہٕ اوس تتہِ پٮ۪وان زِیُن اَنُن پتہٕ اوس سُے پٮ۪وان زالُن دانس واریاہ ٹایِم اوس ویسٹ گژھان پَتہٕ اوس یہِ ٲسۍ تِتُے یوٚتام نہٕ کِہیٖنۍ زیُن اَنُن پَتہٕ اوس پٮ۪وان تتھ پٮ۪ٹھ لاگُن دانَس پَتہٕ ٲسۍ سُہ دان پَتہٕ اوس دٕہ لَگان بانَن پَتہٕ اوس پٮ۪وان تِم گژھُن مانٛجٕنۍ تَمہِ سۭتۍ اوس واریاہ ٹایم گژھان ویسٹ پَتہٕ یہِ آب تہِ اوس نہٕ اَسہِ آسان مطلب اٮ۪وٮ۪لیبٕل گَرَن منٛز کِہیٖنۍ اَسہِ اوس پٮ۪وان بیٚکِس جایہِ گژھُن أکِس محلَس اوس آسان اَکھ نلکہٕ تَتہِ اوس پٮ۪وان تور گژھُن پَتہٕ اوس تَتہِ پٮ۪وان ہُرۍ سۭتۍ مانٛجِنۍ بانہٕ سوٗر اوس پٮ۪وان یورَے نِوان گَرِ پَتہٕ ٲسۍ مانٛجان تَمہِ سۭتۍ بانہٕ تِم بانہٕ تہٕ ٲسۍ آسان فان گوٚمُت تَمنہِ سۭتۍ اَمہِ سۭتۍ تہِ بَچیو اَسہِ واریاہ ٹایم کہِ آب تہٕ آو اَسہِ مَطلب آز گَرنٕے مَنٛز آب تہٕ آو اَسہِ آز گَرنٕے منٛز اَمہِ سۭتۍ بَچیو اَسہِ واریاہ زیادٕ ٹایِم تہٕ بیٚیہِ بیٚیہِ حظ آو واریاہ زیادٕ ٹٮ۪کنالجی بیٚیہِ حظ یہِ مطلب بٮ۪نٛک بٮ۪نٛک ٲسۍ أسۍ گژھان بٮ۪نٛکَن پٮ۪ٹھ اَسہِ اوس پٮ۪وان کَرٕنۍ کٲم اگر کانٛہہ پونٛسہٕ آسہِ ہے ترٛاوُن کانٛہہ ٲسۍ ترٛاوان ٹرٛانسفَر کران پونٛسہٕ اٮ۪کاوُنٛٹَس ٲسۍ یِوان پونٛسہٕ پَتہٕ ٲسۍ أسۍ ییٚتہِ پٮ۪ٹھ گژھان یور بٮ۪نٛکَس پٮ۪ٹھٕ پَتہٕ ٲسۍ گۄڈٕ أسۍ کِراے کَران خرٕچ ییٚتہِ پٮ۪ٹھ گژھان بٮ۪نٛکَس پٮ۪ٹھ پَتہٕ وٕچھان تَتہِ کَران اٮ۪نٛٹِرٛی اگر نہٕ آسہِ ہے اگر بٮ۪نٛک آسہِ ہے بَنٛد تیٚلہِ اوس پٮ۪وان واپَس یُن تیلہِ ٲس سُہ سُہ کِراے تہِ گژھان ضایع وۄنۍ ٲسۍ أسۍ گژھان یہِ پَتہٕ ٲس نہٕ کُنہِ ساتہٕ آسان تَتہِ یِم ٹایِم تَتہِ اوس آسان یہِ کران أسۍ اٮ۪نٛٹِرٛی گۄڈٕ آمٕتۍ چھےٚ پونٛسہٕ اگر نہٕ آمٕتۍ آسہٕ ہَن کِہیٖنۍ پَتہٕ اوس پٮ۪وان بیٚیہِ واپَس یُن پَتہٕ ٲسۍ بیٚکہِ دۄہ گژھان بیٚیہِ پَتہٕ ٲسۍ وٕچھان اگر آمٕتۍ آسہٕ ہَن پَتہٕ کَرہو أسۍ اٮ۪نٛٹِرٛی پَتہٕ ٲسۍ بیٚیہِ گژھان ییٚتہِ پٮ۪ٹھ آز آیہِ یِژھ ٹٮ۪کنالجی کہِ آز چھِ أسۍ فونٛنٕے منٛز اَسہِ یِوان مٮ۪سیج تۄہہِ کوٗتاہ پونٛسہٕ چھُ اَتھ اٮ۪کاوُنٛٹَس منٛز تۄہہِ کۭتیٛاہ چھُو أسۍ چھِ آز کران اٮ۪م پے سۭتی سورُے أسۍ گژھو آز اگر أسۍ آسہٕ ہَن پَلو کھالٕنۍ برٛونٛہہ أسۍ آسو آسان گژھان أسۍ یورٕ بٮ۪نٛکَس پٮ۪ٹھ پَتہٕ ٲسۍ تَتہِ وَنان تِمَن پَتہٕ ٲسۍ تَتہِ کَڑان پونٛسہٕ پَتہٕ ٲسۍ وَسان سوپَر یہِ دُکانٛدارس نِش پَلو اَنٛنہِ ییٖژاہ کِراے ٲس گژھان خَرٕچ بیٚیہِ اوس یوٗتاہ ٹایم گژھان اَمہِ سۭتۍ بَچیو اَسہِ یوٗتاہ ٹایم کہِ آز چھِ أسۍ اٮ۪کاوُنٛٹَسٕے منٛز سورُے آسان فونسٕے منٛز یُتھُے أسۍ گَژھو دُکانٛدارَس نِش یہِ پَلو اَنٛنہِ یا کانٛہہ تہِ چیٖز گَرٕ سامان أسۍ کَرو سیوٚد تٔمِس اٮ۪م پے تٔمِس چھِ آسان تَتہِ آز لَگٲیِتھ سورُے آز چھِ ڈِجٹَل حظ گوٚو سورُے واریاہ ٹایم بَچیو اَمہِ سۭتۍ واریاہ یِمہٕ سہوٗلیت آے بیٚیہِ ٲسۍ مطلب برٛونٛہہ ٲسۍ بیٚیہِ ٲسۍ پَران پَرنَس منٛز آے واریاہ سہوٗلیت کَمہِ سۭتۍ کہِ أسۍ ٲسۍ برٛونٛہہ پَران پَتہٕ ٲسۍ پٮ۪وان بُک اَنٕنۍ اَسہِ بازرٕ خبر کۭتِس ڈاے ہَتھ رۄپیہِ ٲس یِوان بُک بیٚیہِ ٲس یِوان ژور ہتھ رۄپیہِ ٲس یِوان گایِڈ اوس یِوان گایِڈ اوس یِوان درٛوٚگ سُہ اوس یِوان ساڑ ترٛےٚ ہتھ رۄپیہِ بیٚیہِ ٲس یِوان یِم کِتابہٕ نوٹٕس ووٹٕس آز چھِ سورُے کیٚنٛہہ فونسٕے پٮ۪ٹھ اگر أسۍ کوچھَن یی نہٕ سَمٕجھ کِہیٖنۍ أسۍ ٲسۍ پٮ۪وان گژھُن بیٚکِس نِش کَرُن زارٕپار اگر کانٛہہ آسہِ ہے گامَس منٛز تیُتھ کانٛہہ ییٚ سانہِ نِش زیادٕ آسہِ ہے پوٚرمُت تٔمِس ٲسۍ أسۍ وَنان دَپان ٲسِس اَسہِ سون یی اَسہِ ہیٚچھناو یہِ کیٛاہ اَگر اَسہِ آز کَلاسَس منٛز سَمٕجھ یی نہٕ کِہیٖنۍ أسۍ چھِ سیوٚد کَران کٲم أسۍ کھالو یوٗٹیوٗبَس پٮ۪ٹھ دِمو سٔرٕچ اَسہِ یی سُہ سورٕے سَمٕجھ اَمہِ سۭتۍ تہٕ آے واریاہ یہِ سہوٗلیت سٲنۍ دٮ۪ماغ تہِ روٗدۍ اَمہِ سۭتۍ فرٛٮ۪ش بیٚیہِ چھِ أسۍ ہٮ۪کان اصٕل پٲٹھۍ آز پٔرِتھ اَگر نہٕ أسۍ سٔکوٗل گژھو تہٕ نہٕ کِہیٖنۍ أسۍ چھِ ہٮ۪کان گٔرے پٔرِتھ حظ تِمَن دۄہَن اوس اَسہِ پٮ۪وان ضٔروٗر سکوٗل گژھُن ضٔروٗر کِتاب اَنٕنۍ بازرٕ مٔلۍ وٕچھِنۍ اَگر نہٕ بَنہِ ہے کِہیٖنۍ بیٚکِس جایہِ اوس پٮ۪وان گژھُن مگر یہِ کِتاب ٲس پٮ۪وان ژھانٛڈٕنۍ یہِ أتی اوس پٮ۪وان پَرُن اَسہِ اَمہِ سۭتۍ تہِ آو اَسہِ واریاہ سہوٗلیت یہِ ٹٮ۪کنالجی آے واریاہ سہوٗلیت آے بیٚیہِ حظ أسۍ مطلب دانٛد ٲسۍ زٔمیٖن چھِ زٔمیٖندار زٔمیٖنَن ٲس پٮ۪وان دانٛدٕ سۭتۍ دانٛدو سۭتۍ ٲس پٮ۪وان زٔمیٖن وایِنۍ آز چھِ آے تِژھ ٹٮ۪کنالجی آز آے ٹٮ۪کٹَر آے ٹِلَر آے تِم چھِ ہٮ۪کان آز زٔمیٖن وٲیِتھ تَمہِ سۭتۍ تہِ بَچیو اَسہِ واریاہ ٹایِم بیٚیہِ اوس پٮ۪وان آب ٲسۍ کَلَن پٮ۪ٹھ اَنان آز چھِ أسۍ تَتہِ زٔمیٖنَس بیٚیہِ آزٕ آز چھِ آے یہِ سہوٗلیت تہٕ أسۍ چھِ أسۍ چھِ کَران کٲم أسۍ چھِ اَنان آزٕ ییٚمہِ سۭتۍ آب آز چھِ موٹَر سۭتی حظ کھالان آب حظ